یِم رسمو رؠواج چھِ اَسہِ ییٚتہِ یِم چھِ سٲنِس ضِلعس منٛز یِم چھِ واریاہ رَسمو رؠواج اَتھ منٛز چھِ اَسہِ یِوان گۄڈنؠتھٕے چھِ یِمن یِوان اگر أسۍ وٕچھو مٲلہٕ یَتھ وَنان چھِ أسۍ فیسٹِول اَسہِ چھُ سُہ یِوان لۄکٕٹ عیٖد چھُ آسان بٔڑ عیٖد چھِ آسان بٔڑ عیٖد چھِ سُہ یۄس آسان چھِ اَسہِ یہِ چھِ عیٖد قۄربان اَتھ وَنان امہِ دۄہ چھِ أسۍ یہِ ہسا یِم چاروٲے کران ذبح کران سُہ حظ یُس پتہٕ ماز چھُ سُہ چھُ أسۍ رِشتہٕ دارن منٛز بٲگراون پانس تہِ چھِ کھؠون رِشتہٕ دارن دِوان ہمسایَن دِوان تہٕ یہِ چھُ یِمن یِمو منٛز اکھ رِتھ رؠواج منٛز فیسٹِول اکھ یہِ ہَسا یہِ عیٖد بٔڑ عیٖد یتھ وَنان چھِ أسۍ بیٚیہِ چھُ یُس یہِ سون رؠواج منٛز اگر أسۍ وٕچھو سُہ چھِ أسۍ خانٛدر یہِ چھُ سون خانٛدَر کَرنُک طریٖق یہِ چھُ اَسہِ آسان دۄن دۄہَن پؠٹھ اگر اَکھ دۄہ چھِ آسان اَسہِ مانز رات اَمہِ دۄہ چھِ أسۍ لاگان مہراز اگر آسہِ تِم چھِ مٲنٛز لاگان گؠوُن نِش چھُ یِوان رِشدارَن چھِ یِوان پرٛژھنہٕ ہمسایَن چھُ یِوان پرژھٕنہٕ محلہٕ محلہٕ کؠن چھِ یِوان یِمن خاص رِشدار تِم چھِ آسان اَتہِ دعوتس بُلٲومٕتؠن دوس یار دوس چھِ آسان تہٕ اکھ دۄہ چھِ أسۍ یِوان ییٚتھۍ پٮ۪ٹھ گُزارَن أمۍ دۄہ چھِ أسۍ گؠوان أمِس چھِ أسۍ مٲنٛز لاگان اگر آسہِ أمِس تہِ چھِ مٲنٛز لاگان پَتہٕ بیٚیہِ دۄہ چھِ أسۍ پَتہٕ دِوان سال رِشتٔدارَن چھِ دِوان سال یِمَن دِنہٕ ہمساین چھِ یِوان مُختٔلِف قٕسمٕکۍ وازوان چھُ آسان سیُن چھُ آسان رٔنِتھ لِفافہٕ چھِ یِوان دِنہٕ یِمَن یِمَن چھِ یِوان پیکِنٛگ کَرنہٕ یِمن منٛز یہِ سیُن ویُن چھِ یِم نِوان بیٚیہِ دۄہ گرٕ مہرازٕ چھُ آسان تَتھ منٛز چھِ کران أسۍ استعمال أمِس أڑۍ چھِ لاگان اچکن أڑۍ چھِ لاگان کٔمِس یَزار أڑۍ چھِ لاگان کوٹھ پَتلون مَہرِنہِ چھِ آسان مہرِنہِ چھِ أسۍ تمہِ خٲطرٕ دِوان جامہٕ وامہٕ دِوان لاگان یا چھِ أسۍ دِوان اَبایا یا بٔرقہٕ یہِ چھُ اَسہِ پَنُن پَنُن رؠواج کَمہِ سایڈٕ کیاہ آسہِ چھُ یہِ دۄن دۄن آسان یِم سون یہِ خانٛدر اَسہِ ییٚتہِ پؠٹھ بیاکھ چھُ یُس یہِ آسان چھُ أسۍ پَتہٕ اگر أسۍ وٕچھو تعزیت تعزیت چھُ ییٚتہِ آسان اگر کانٛہہ اَسہِ پَتہٕ ییٚتہِ گُزرِ سُہ چھِ أسۍ تھاوان ترٛؠن دۄہَن ترٛؠن دۄہَن چھِ تَمہِ چھُ یِوان یہِ ہسا یہِ دُکھ ماننہٕ رِشتٔدار چھِ یِوان امہِ دۄہ تعزیتَس ہمساے چھُ آسان اَتہِ تہٕ اتھ منٛز یُس رؠواجس منٛز چھُ آسان ترٛؠن دۄہَن چھِ اَنان أمِس یہِ چھُ انان رننہِ گرِ کہیٖنۍ أمِس چھِ انان اتؠن ہمساے یِم آسَن أمِس یا پِتراتھہِ آسؠس اتؠن تِم اَنٮ۪ن أمِس ترٛؠن دۄہن صبُحن شامن بتہٕ چاے واے دِوان تعزِیت برپور کران تہٕ یِم چھِ واریاہ چھِ یِم رؠواج زیادٕ چھِ أسۍ یِوان یَتھ منٛز خاندر چھُ یہِ آسہِ وَن چھِ یہِ عیٖد چھِ بٔڑ عیٖد چھِ فیسٹِؤلزَن منٛز عیٖد چھِ بٔڑ عیٖد چھےٚ بیٚیہِ چھِ اَسہِ یِمَن مٲلہٕ وٲلہٕ تہِ عیٖدِ مِلاد چھُ آسان معراج عالَم چھُ باقٕے گوٚو پَتہٕ خاندَر یِم چھِ یَتھ سٲنِس ڈِسٹِرک اَنت ناگَس منٛز یِم ریتی رٮ۪واج